وعَلیکُم اسلام آ بِلکُل تُہۍ کم چھِو ؤنِو سا اِسما کیٛاہ دٔلیٖل أسۍ کیٛاہ خدمَت ہیٚکَو تۄہہِ کٔرِتھ مُبارَکھ آ اَسہِ چھُ کۄکَر فاَرَم بِلکُل اَسہِ نِش چھِ قٕسم وار کۄکَر اَسہِ نِش چھِ کۄکرَن ہٕنٛدۍ قٕسم تہِ تہٕ اَسہِ چھِ کۄکَر فارَم أسۍ چھِ دُکانَن پَتہٕ کۄکَر ترٛاوان ییٖتیٛاہ تۄہہِ ضروٗرت آسَن پَتہٕ کٲتیٛاہ حظ ڈاے ہَتھ نہ حظ چھُنہٕ مَسلے کانٛہہ اَسہِ نِش ہیٚکَن اَکی ساتہٕ شےٚ ہَتھ کۄکَر آ اَسہِ چھُ فارَم کۄکَر فارَم اَسہِ چھِ وُچھ حظ اَسہِ چھِ ویرایٹی اَسہِ چھِ بایلَر کۄکَر اَسہِ چھِ پیرنٛٹ کۄکَر اَسہِ چھ جَنٛد کۄکر أسۍ چھِ کٲشِرۍ کۄکَر تہِ کٕنان اَسہِ چھِ یِم ہایبرِڈ کۄکر تہِ آسان تہٕ اَدٕ کیٚنٛہہ چھُنہٕ پَرواے ییٖتیٛاہ تۄہہِ ضروٗرت آسَن ییٚتہِ ییٖتیٛاہ تۄہہِ ضروٗرت آسَن بہٕ واتناو تۄہہِ تام کیٚنٛہہ چھُنہٕ پَرواے بِلکُل حظ یِمَن کیٛاہ چھُ کھیٚوان ہے سٲری کھیٚوان اَصٕل پٲٹھۍ کۄکَر گَژھَن تۄہہِ واتٕنۍ ٹایمَس پیٚٹھ بیٚیہِ چھُنہٕ کِہیٖنٛۍ تُہۍ یِیِو فارمَس پیٚٹھ تُہۍ یِیِو فارمَس پیٚٹھ تُہۍ وُچھِو ییٚتہِ پانہٕ تہٕ پَتہٕ کٔرِو تُہۍ اَسہِ ایٚڈرس دِیِو تُہۍ اَسہِ تہٕ أسۍ واتناوَو تَتھ ایٚڈرسَس پیٚٹھ پانے چلو اسلام علیکُم